ہِندوستانَس منٛز چھِ واریاہ تِم گیمہٕ یِم پاپوٗلر چھِ فُٹ بال چھِ ہاکی چھِ ولی بال چھِ مَگر یُس زیادٕ تر پاپوٗلر چھِ سُہ چھُ کِرکَٹ ییٚتہِ چھُ کِرکٹ زیادٕ پاپوٗلر ہِندوستانَس منٛز چھِ واریاہ تِم پِلیر یِم ساروی کھۄتہٕ مَشہوٗر چھِ وِراٹھ کوہلی چھُ دونی چھُ سٔچِن ٹنڈیوٗلکر یِم یِم پِلیر چھِ یِمو چھِ واریاہ سینچٔری آسان کٔرمَژٕ مطلب یِم چھِ واریاہ اَصٕل گِندان یِم چھِ اَصٕل ساروی کھۄتہٕ اَصٕل گیم یِوان ماننہٕ کِرکَٹ تہٕ اَتھ منٛز چھُ یِوان وِراٹھ کوہلی یُس فیمَس پِلیر چھُ ہِندوستانَس منٛز یُس ہِندوستان ٹیٖمَس چھُ گِندان تہٕ سٔچِن ٹینڈیوٗلکر چھُ سُہ تہِ چھُ واریاہ فیمَس یُس ہِندوستان ٹیٖمَس چھُ گِندان بیٚیہِ چھُ ایم ایس دونی سُہ تہِ چھُ واریاہ فیمَس روٗدمُت پَنٕنہِ ٹایمہٕ یِم ٲسۍ واریاہ اَصٕل گِندان تہٕ کِرکٹ چھُ ساروی کھوتہٕ فیمَس ییٚتہِ کہِ یِم تہِ والی بال یِم تہِ فُٹ بال وُٹ بال یِم تہِ چھِ واریاہ فیمَس مَگر یِمو کھۄتہٕ زیادٕ فیمَس چھُ کِرکٹ تہٕ ایم ایس دونی وِراٹھ کوہلی سٔچِن ٹینڈیوٗلکر یِم ٲسۍ زیادٕ اَصٕل گِندان تہٕ بیٚیہِ بیٚیہِ تہِ ٲسۍ یِم واریاہ پِلیر یِم زیادٕ تر فیٚمَس ٲسۍ یِتھ منٛز گِندنَس منٛز